وعلیکُم اَسَلام آ تُہۍ کٕم چھُو اَچھا ؤنِو کیٛاہ اوس

اَچھا اَچھا زیادٕ چھا گوٚمُت اَسہِ ما پَزِ پُلیٖسَس تہِ اطلاع کَرُن تۄہہِ کیٛاہ باسان کٲتیٛاہ کوتاہ گاڑِ آب لَگن اَچھا تۄہہِ ؤنِو حظ کنفٲم ایڈرس تُہۍ کَتَن چھُو اَچھا یُس سکوٗل چھُ تَتَن

اَچھا تَتھ سکوٗلس بۅنہٕ کَنہِ تَتہِ چھِناہ ہیرِ تہِ تِم ترٛےٚ دُکان اَسہِ چھا بۅن وَسُن کِنہٕ ہیوٚر اَچھا أسۍ کَرو جلدی یِنٕچ کوٗشش تہٕ اور تام لگن اَسہِ دَہ وُہ منٛٹ لگن اَدٕ کے یہِ کہِ أسۍ آے